یوگا چھِ اَکھ پرٛٲنۍ پرٛٮ۪کٹِس یَتھ منٛز فٲیدٕ چھِ اَکھ اِنسان چھُ تندرُست روزان بیٚیہِ چھِ اَتھ پٮ۪ٹھ دھیان دِوان بیٚیہِ چھِ زیٖٹھ ساس نِوان یُس یہِ رٔگوٗلَر یوگا چھِ اَمہِ سۭتۍ چھِ فٲیدٕ واریاہ اَمہِ سۭتۍ چھِ اَکھ فٕلٮ۪گزِبِلٹی بَڑان اٮ۪نڈورٮ۪نٕس بَڑان تہٕ بیٚیہِ چھِ سٕٹرَنٛگٕتھ بَڑان تہٕ بیٚیہِ چھِ روزان ٹھیٖک ٹھاک یوگا چھِ آز دُنیاہَس منٛز پاپلَر زیادٕ زیادٕ